قُدرتۍ توازُن چھ بارامولہٕ ڈسٹرکس منٛز جنٛگلات چھ واریاہن جایَن واٹر فال چھ واریاہن جاین دٔریاو چھ واریاہ زیادٕ کھۅتہٕ زیادٕ فارسٹس چھ واریاہ بیٚیہِ چھ لوٗکھ تہِ واریاہ واریاہ زیادٕ مطلب واریاہ زیادٕ رول چھ وُنکٮ۪ن بارامولہٕ ڈسٹرکس لُکن ہُنٛد تہِ خاص کَر جنٛگلات چھ واریاہ زیادٕ تہٕ آبٕچ ضروٗرت چھِ لوٗکھ کَران پوٗرٕ نلکن تہِ چھِ چھِ یوان آب تہٕ کۅلہٕ تہِ چھِ واریاہن جاین دٔریاو چھِ واریاہن جایَن تہٕ ماحولس منٛز تہِ چھ دۄہ کھۅتہٕ دۄہ یوان واریاہ زیادٕ چینج تہِ کیٛاز کُلۍ کٔٹۍ چھ یوان واریاہن زیادٕ ژٹنہٕ پسہِ چھ یوان واریاہن جاین ؤسِتھ اَمہِ سۭتۍ چھُ پٮ۪وان ماحولس پٮ۪ٹھ واریاہ زیادٕ اَثر مگر مُنسپلٹۍ وٲلۍ تہِ چھِ تھاوان واریاہ زیادٕ صفٲیۍ روڈ چھ کَران صاف ڈسٹ بِن چھِکھ ترٛٲومٕتۍ واریاہن جایَن اَمہِ کِنۍ چھ سٲنۍ ایٚرا روزان واریاہ زیادٕ صاف سڑکن چھ کَران صفٲیۍ اَمہِ کِنۍ چھ روڈ ووڈ روزان صاف یا دانہِ زٔمیٖن چھُ واریاہن جایَن باقٕے باقٕے چیٖز اَمہِ کِنۍ تہِ چھ سون ماحول روزان وُنہِ واریاہ صاف